أسۍ ہَسا چھِ گَژھان پارکہِ مَنٛز چھِ گَژھان گاندَربَل پارکہِ مَنٛز چھِ گَژھان گراوُنٛڈ چھِ ییٚتہِ تور چھِ أسۍ سٲری کَزٕنٕز وَغیرہ چھِ گَژھان تَتہِ تہِ چھِ اَسہِ رٔلِتھ مِلِتھ گَژھان تمہِ وَجہ سۭتۍ چھِ أسۍ پانہٕ ؤنۍ رَلان مٲلہٕ چھِ آسان کَمبَر صٲبُن سُہ ہَسا چھُ آسان واریاہَن دۄہَن ٲٹھَن دَہَن دۄہَن چھُ آسان سُہ مٲلہٕ تیٚتہِ چھِ لَگان جوٗلہٕ چھِ لَگان پَراٹھ وٲلۍ چھِ آسان کھٮ۪ن چھٮ۪نُک واریاہ زیادٕ ورایٹی چھِ آسان ییٚمہِ کِنۍ أسۍ تٚتہِ چھِ اٮ۪نجاے کَران سٲری پانہٕ ؤنۍ رٔلِتھ مِلِتھ خیٖر نوٚو مارکیٹ چھِ لَگان نٔے نٔے چیٖز چھِ آسان ییٚتہِ چھِ پانہٕ ؤنۍ گرِکۍ اَگر ریسٹورنٛٹ وغیرہ چھِ کھَسان تتہِ تہِ چھِ أسۍ پانہٕ ؤنۍ رَلان ییٚتہِ چھُ لَگان خیٖر بَھوانی مٲلہٕ چھِ آسان تور چھِ نِوان أسۍ پانہٕ ؤنۍ گَرِکۍ وَغیرہ تتہِ تہِ چھِ أسۍ پانہٕ ؤنۍ رٔلِتھ آسان کھٮ۪وان چٮ۪وان گِنٛدان سُہ چھِ بَٹَن ہُنٛد دۄہ آسان ییٚتہِ چھُ بیاکھ مٲلہٕ لَگان میٖر صٲبُن مٲلہٕ سُہ تہِ چھُ آسان دۄن ترٛٮ۪ن دۄہَن تَتھ پٮ۪ٹھ تہِ چھِ واریاہ دوٗر دوٗرِ پٮ۪ٹھ خلَق یِوان سُہ وُچھنہِ سُہ کیاہ مٲلہٕ چھِ آسان تَتہِ چھِ آسان واریاہ قٕسمٕکۍ چیٖز کھٮ۪ن چٮ۪ن اَستانَس پٮ۪ٹھ چھِ لُکھ گژھان تَتہِ چھِ مَنٛگان بیٚیہِ چھِ خیٖر بَھوانی تَتہِ چھِ دوٗرِ دوٗرِ پٮ۪ٹھ یِم بَٹہٕ یِوان تمَن سۭتۍ چھِ اَسہِ کَتھ کَرنُک موقعہٕ مِلان سٲری گرِکۍ چھِ اَصٕل پٲٹھۍ تمَن سۭتۍ کَتھ کران رَلہٕ مِل کَتھ کران تمَن سۭتۍ